سکوٗلَس منٛز چھِ أسۍ وارِہَن جایَن ٹِرٛپ پٮ۪ٹھ گٔمِتۍ أسۍ چھِ گٔمِتۍ نِشاط چھِ گٔمِتۍ شالِمٲر چھِ گٔمِتۍ ہٲروَن چھِ گٔمِتۍ کۄکَر ناگ چھِ گٔمِتۍ ڈٮ۪کسُم چھِ گٔمِتۍ پہلگام چھِ گٔمِتۍ اَچھہٕ وَل چھِ گٔمِتۍ تہٕ وارِہَن جایَن چھِ أسۍ ٹِرٛپ پٮ۪ٹھ گٔمِتۍ کالجَس منٛز تہِ چھِ أسۍ وارِہَن جایَن ٹِرٛپ پٮ۪ٹھ پہلگام ڈٮ۪کسُم تہٕ زیادٕ تَر ٲسۍ أسۍ پہلگام ٹِرٛپ پٮ۪ٹھ گژھان تہٕ وارِہَن جایَن چشمَہ شاہی چھِ گٔمِتۍ ہٲروَن چھِ گٔمِتۍ کالجَس منٛز تہٕ بیٚیہِ چھِ أسۍ گٔمِتۍ وارِہَن جایَن ٹِرٛپ پٮ۪ٹھ خاص کہِ سکوٗلَس منٛز ییٚلہِ چھِ اَسہِ اَکھ یاد گار ٹِرٛپ ییٚلہِ أسۍ ڈٮ۪کسُم گٔیے یُتھُے أسۍ صُبحٲے درٛاے سکوٗل پٮ۪ٹھ تہٕ وٲتۍ ڈٮ۪کسُم تہٕ روٗد لوگُن روٗد چھُ وَسان تہٕ أسۍ چھِ بَسہِ منٛز بِہِتھ أسۍ چھِ گٮ۪وان پانہٕ ؤنۍ کورِ یہِ تَتھ بَسہِ منٛز ییٖتِس کالَس کوٚر ییٖتِس کالَس دوٚر کوٚرُن تہٕ ؤتھۍ أسۍ ییٚلہِ دوٚر کوٚرُن یُتھُے روٗد رُکیو أسۍ ؤتھۍ تہٕ وٕچھ تِمَن یارٮ۪ن پٮ۪ٹھ سُہ موسَم کوٗتاہ خۄشگوار اوس تِمَن یارٮ۪ن ٲسۍ وَسان تِم رُدٕ پھِرِ تہٕ سُہ موسَم اوس واریاہ خۄشگوار تہٕ تَتہِ پٮ۪ٹھ ؤتھۍ أسۍ بَسَن منٛز تہٕ وٲتۍ کۄکَرناگ کۄکَرناگ کھیوٚو اَسہِ بَتہٕ تہٕ کوٚر سُہ وٕچھ اَسہِ تَتہِ گاڈٕ فارَم تہٕ بیٖٹھۍ أسۍ پَنٕنۍ فرٛٮ۪نٛڈ تَتٮ۪ن تہٕ تُلۍ اَسہِ فوٹوٗ تہٕ بیٚیہِ اَکھ ٹِرٛپ چھِ خاص کَر یادگار ییٚلہِ أسۍ نِشاط شالمٲر ہٲروَن گٔیے ہٲروَن بیٖٹھۍ أسۍ یُتھُے آب پوشَن منٛز تَتِکۍ پوش گٔے اَسہِ واریاہ خۄش تَتہِ کٮ۪ن پوشکَن منٛز پوشَن منٛز بیٖٹھۍ أسۍ پَنٕنۍ وٮ۪سہٕ تہٕ تُلۍ فوٹو سُہ یادگار سُہ پوشَن منٛز بِہُن چھِ أسۍ وٕنۍ تہِ یاد آز تہِ کَران ییٚلہِ أسۍ لَکچارَس منٛز سکوٗل ٹِرٛپ پٮ۪ٹھ گٔیے تہٕ پَتہٕ بیچھے تِمَن پوشَن منٛز بیٚیہِ چھِ تَتہِ اَکھ ہٲروَن ڈیم تہٕ تَتھ پٮ۪ٹھ بیٖٹھۍ أسۍ أسۍ کھوٗژۍ مگر واریاہ تَتھ ڈیم کُن وٕچھنَس مگر اَسہِ تُل فوٹو اَسہِ دوٚپ یہِ روزِ اَسہِ زندگی منٛز اَکھ یادگار سُہ ہٲروَن گژھُن روٗد اَسہِ زندگی منٛز اَکھ یادگار ٹِرٛپ بیٚیہِ چھِ أسۍ کالجہِ منٛز تہِ وارِہَن جایَن ٹِرٛپ پٮ۪ٹھ گٔمِتۍ پہلگام چھِ گٔمِتۍ ڈٮ۪کسُم چھِ گٔمِتۍ وارِہَن جایَن چھِ گٔمِتۍ مانَسبَل چھِ گٔمِتۍ مانَسبَلَس منٛز روٗد اَسہِ یہِ یاد گار کہِ تَتہِ چے اَسہِ شِکاراہَس منٛز نایہِ منٛز سَوٲرۍ أسۍ کھٔتۍ أکِس پارکہِ پٮ۪ٹھ نایہِ منٛز تہٕ بیٚیِس پارکہِ تام وٲتۍ تَتھ تہٕ ٲسۍ أسۍ تَتھ مانَسبَل لیکَس نظر ترٛاوان سُہ اوس واریاہ سوٚن مگر أسی ٲسۍ اَتھٕ لاگان تَتھ آبَس تہٕ کھوژان مگر سُہ زندگی منٛز روٗد اَسہِ بَچپَنَس منٛز سُہ نایہِ ہُنٛد سفر تَتھ مانَسبَل نا لیکَس منٛز کَرُن سُہ روٗد اَسہِ واریاہ یادگار یُس اَسہِ آز تہِ یاد چھِ کَران بیٚیہِ ییٚلہِ أسۍ کالہِ یَتھ کالجَس منٛز پہلگام گٔے تَتہِ وٕچھ اَسہِ پہلگام گٔے ٹِرٛپ پٮ۪ٹھ تَتہِ وٕچھ اَسہِ کٕلَب کٕلبَس منٛز ژاے پوشہٕ پارکہِ منٛز ژاے جوٗلَس منٛز چے سَوٲرۍ گاف کھٔتۍ تَتھ گافَس پٮ۪ٹھ پَکُن تِمو یاریو منٛز چھِ أسۍ آز تہِ یاد کَران ییٚلہِ أسۍ وٮ۪سہٕ چھِ پانہٕ ؤنۍ سَمکھان أسۍ چھِ آز تہِ وَنان ییٚلہِ أسۍ گاف کھَژییے ییٚلہِ أسۍ تھَکییے اَسہِ وٕچھو تَتہِ ہاپُت وٕچھے یوٚس ہانٛگُل وٕچھییو روٗسۍ کٔٹ وٕچھییے لِپٲڈ وٕچھییے تِم ٹایگَر بَچہٕ وٕچھییے پَتہٕ کۭتیٛاہ تھٔکۍ أسۍ تہٕ بیٖٹھۍ تٔسۍ أسۍ یِمَن یارٮ۪ن منٛز تھَک کَڑنہِ سُہ یادگار ٹِرٛپ چھِ اَسہِ آز تہِ یاد یُتھُے أسۍ کالجہِ پٮ۪ٹھَے درٛایہِ تہٕ أسۍ آسہٕ کورے ہوٚت بَسہِ منٛز اَسہِ کوٚر بَرابَر پہلگام تام أسۍ ٲسۍ بٲتھ وَنان سانٛگ وَنان تہٕ اَجہٕ کورِ آسہٕ ڈانِس تہِ کَران سُہ یادگار سُہ بَسہِ ہُنٛد سُہ سفر چھُ آز تہِ أسۍ یاد کَران تہٕ سُہ اِکہٕ وَٹَے آرٕ بٔٹھِس پٮ۪ٹھ بَتہٕ کھیوٚن سُہ چھُ اَسہِ آز تہِ یاد تہٕ پَتہٕ لیٚدرِ منٛز وَسُن تہٕ پانہٕ ؤنۍ آبہٕ لَڑٲے کَرٕنۍ تہٕ بیٚیہِ آرٕ پَلَن پٮ۪ٹھ بِہِتھ فوٹو تُلٕنۍ یہِ چھُ سانہِ زندگی منٛز اَکھ یادٕ گار ٹِرٛپ روٗزمٕژ سکوٗلَس منٛز تہِ واریاہ تہٕ کالجَس منٛز تہِ واریاہ